سٲنِس ڈِسٹِکس منٛز ہسا چھِ ژور ہَسپَتال اکھ ہسا چھُ کٮ۪لمہٕ بیٛاکھ ہسا چھُ کۄلگامہِ بیٛاکھ ہسا چھُ زنٛگل پورِ بیٛاکھ ہسا چھُ أڈگامہِ سٲنِس ڈِسٹکس منٛز چھُ ترٛےٚ ہٮ۪لٕتھ سینٹر اکھ ہسا چھُ زۄنٛگل پٔرۍ بیٛاکھ ہسا چھُ کوڈرٕ بیٛاکھ ہسا چھُ ٹوٗنٛگۍ پورِ یِمَن منٛز ہسا چھُ دوا واریاہ درٛوٚگ آسان